اَلسلام علیکُم اَسہِ حظ اَسہِ کَریو فون حظ اَسہِ اوس ییٚمہِ حظ اِمتِحان نوکری خٲطرٕ بَریو اَسہِ یہِ پَرچہٕ حظ اتہِ بہِ چھُس اَسہِ چھِ سٲقب حظ ناو اَسہِ حظ بوٚر نوکری خٲطرٕ اَتہِ اوس بوٚرمُت پرچہِ اَتہِ

مےٚ حظ چھِ گرٛیجویشَن کٔرمٕژ

بہٕ چھُس پَنٛدہٲیِمہِ پاس حظ

مےٚ ؤنۍتو حظ تُہۍ یہِ تۄہہِ اَسہِ کر آسہِ اِمتِحان دِیُن کَتھ تٲریٖخَس

اہن حظ تُہۍ ؤنِو نا تُہۍ زَبٲنی ہیٚیِو کِنہِ یِتھ کَنۍ اۭں یہِ تُہۍ وۄنۍ دِیِو تی کَرو ییٚمہِ حِساب اَتہِ آسہِ اہن حظ اۭں کٔرمٕژ حظ چھِ کٲم حظ چھِ کٔرمٕژ اَمہِ برٛونٛٹھ مےٚ حظ چھِ کٔرمٕژ یَتھ سِسٹَم کَمپِیوٗٹرَس پٮ۪ٹھ اوسُس اہن حظ اۭں ؤنِو حظ تُہۍ اَسہِ کَر آسہِ اَتھ اِمتِحان اَسہِ کَتھ تٲریٖخَس پٮ۪ٹھ چھِ یُن تہٕ صُبحٲے حظ کِنہٕ شامَس ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک